ہیٚلو اَسلامُ علیکُم آ اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک گَرِ چھُو سٲری ٹھیٖک سٲری اَصٕل پٲٹھۍ کیٛاہ چھُو کران اَچھا ؤنِو تۄہہِ اوسوٕ کیٛاہتانۍ کۄسچھَن تہٕ ؤنِو وُچھ کٲشِر زبان اَسہِ یہِ چھِ اَسہِ پٔتۍمہِ پٮ۪ٹھٕے آمٕژ کٲشِر زبان ٹھیٖک چھا آ یہِ چھِ مطلب آمٕژ اَسہِ برٛونٛہہ پٮ۪ٹھٕے کٲشِر زبان دِنہٕ اَتھ چھِ وَنان سٲنۍ مَدَر ٹنٛگ ٹھیٖک چھا اِنٛگلِش پٲٹھۍ وَنان مََدر ٹنٛگ وُچھ اَزکَل چھِ بَچہٕ تِم بَچہٕ چھِ اَزکَا اَزکَل کران اُردو کٲشُر چھِ کٲشُر چھِنہٕ یِم کَران گۄڈٕنٮ۪تھٕے کِہیٖنٛۍ اِنٛگلِش چھِ کران سکوٗلَن منٛز چھِ گژھان جایہِ جایہِ ہاسپِٹَلَن منٛز اَز چھِ صِرف چلان اُردو تہٕ اِنٛگلِش اَز چھِ کٲشِر زبان مطلب یوٗز گژھان تٮُ۪تھ ہِیٛوٗ تِتھٕ کٔنۍ کِہیٖنٛۍ نہَ اَز گَرَن منٛز کُنہِ جایہِ فیملی منٛز آسان چھِ اَز چھِ مطلب سٲنۍ بُزَرَگ کران موٚموٗلی کٲشُر باقٕے چھِ سٲری اُردو کران ٹھیٖک چھا حظ أمی سۭتۍ چھِ سٲنۍ کٲشِر زبان گٲمٕژ واریاہ کَم مطلب کٔشیٖرِ منٛز ٹھیٖک چھا اگر أزۍکی برقرار تھاوَو ہر کُنہِ جایہِ گژھَو پتہٕ کَرَو پَنٕنۍ مَدَر ٹنٛگ کرو تَتہِ یوٗرٕ کٲشِر زبان کَرَو تَتِس یوٕ یِتھٕ کٔنۍ روزِ یِتہِ برقرار ٹھیٖک چھا حظ تہٕ اَمی سۭتۍ چھُ گژھان اَسہِ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ چھِ گژھان اَمی سۭتۍ مَدَر ٹَنٛگ سٔنۍ مطلب کٲشِر زبان چھِ یہِ چھےٚ گژھان دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ گژھان پتھ تہٕ أسۍ چھِ أسۍ چھِ کران کٲم اَسہِ چھِ مطلب یہِ کَرُن ییٚلہِ أسۍ مطلب ہر کُنہِ جایہِ گژھو چاہے سُہ سکوٗلَن منٛز گژھو تہٕ أسۍ کَرَو یوٗز صِرف مَدَر ٹنٛگ سٲنۍ کٲشِر زبان کَرَو یوٗز تِکیٛازِکہِ یہِ گژھِ بَرقرار روزٕنۍ یِتھٕ کٔنۍ اُردو تہٕ اِنٛگِلَش چھِ برقرار تِتھٕے کٔنۍ گٔژھ روزٕنۍ سٲنۍ کٲشِر زبان تہِ بَرقرار تِکیٛازِ کہِ اَگر نہَ أسۍ کٲشِر زبان بَرقرار تھاوَو یہِ گژھِ دۄہ کھۄتہٕ دۄہ گژھِ یہِ ختم یہِ اَمیُک ناوٕے نِشان روزِ نہٕ یَتھ کٔشیٖرِ منٛز کِہیٖنٛۍ نہٕ ییٚلہِ أسی کَرو کٲشِر مطلب ہر کُنہِ جایہِ کَرَو کٲشرُے یوت تیٚلہِ ہیٚکہِ یہِ برقرار روٗزِتھ اگر نہَ أسۍ کَرَو یہِ کٲشِر زبان مطلب ہیٚکَو نہٕ أسۍ کٔرِتھ کیٚنٛہہ أسۍ لاگَو تَتِس اُردو اُردر کَرُن اِنٛگلیش کَرُن یہِ روزِ نہٕ تَتِس یہِ بَرقرار کِہیٖنٛۍ یِتہِ گژھِ دۄہ کھۄتہٕ دۄہ ختم ٹھیٖک چھا أسۍ چھِ وَنُن ویژھان مطلب ہر کُنہِ جایہِ گوٚژھ کٲشُر یُن کَرنہٕ ہر کُنہِ جایہِ گوٚژھ مطلب اَمِچ کَتھ یِنۍ کَرنہٕ تِکیٛازِ کہِ مطلب بیٛاکھ گوٚژٕھ نہَ مگر پگاہ گوٚژٕھ نہٕ بیٚیِس جایہِ گژھُن ییٚلہِ أسۍ بیٚیِس جایہِ گژھَو تَتِس کَرَو أسۍ کٲشِر زبان یوٗز مطلب تَتٮ۪س کَرَو نہَ أسۍ اُردو زبان یوٗز کِہیٖنٛۍ تَتنس تھاوَو أسۍ مطلب پَنٕنۍ یہِ لَنٛگویج أسۍ بَرقرار کٲشِر لَنٛگویج ٹھیٖک چھِ حظ کٲشِر زبان اَمی سۭتۍ چھِ ہٮ۪کان أسۍ مطلب ڈیولَپ گٔژھِتھ دۄہ کھۄتہٕ دۄہ ٹھیٖک چھِ حظ اگر نہَ أسۍ تھاوَو یہِ کٲشِر زبان ڈیولَپ کِہیٖنٛۍ نہَ یہِ گژھِ نہٕ پاسِبُل کِہیٖنٛۍ نہَ تیٚلہِ گژھِ ییٚتہِ اَمیُک ناو ناوٕ نِشان مِٹہِ تیٚلہِ ییٚتہِ کِہیٖنٛۍ نہٕ اَتھ گژھِ صِرف اُردو تہٕ اِنٛگلِش یوٗز أسۍ چھِ یژھان ہر کُنہِ جایہِ چاہے سکوٗلَن منٛز چاہے ہاسپِٹَلٕز چاہے گَرِ چاہے کُنہِ تہِ جایہِ أسۍ کَرَو صِرف مَدَر ٹنٛگ یوٗز تِکیٛازِ کہ یہِ یہِ گژھِ روزٕنۍ برقرار ٹھیٖک چھِ حظ بیٚیہِ باقٕے چھِو ٹھیٖک آ اَصٕل پٲٹھۍ گَرِِ چھِوا سٲری ٹھیٖک اَصٕل پٲٹھۍ کیٚنٛہہ چھُنہٕ ییٚلہِ باردُبار آسہِ بیٛاکھ سوال تِتہِ ؤنۍ زیٚو اَدٕ کیٛاہ اَدٕ کیٛاہ